سٲنِس ایریاہَس منٛز چھِ گۄڈنؠتھٕے سٲنِس گامَس منٛز چھِ اکھ ڈِسپینٛسٔرِی یۅس اِیٖزِلی ایٚولیبُل چھِ آسان دۄہَس آ پُلواما ہاسپِٹل ڈِسڑٕک ہاسپِٹل چھِ بیٚیہِ چھِ بیٚیہِ تہِ چھِ واریاہ نٔرسِنٛگ ہوٗم یِم ایٚولیبُل چھِ آسان ژۄوُہَن گَنٹَن یُس پُلواما ڈِسٹرٕک ہاسپِٹَل چھُ واریاہ ایٚولیبُل آسان ٹُونٛٹِی فور ژۄوُہَن گَنٹَن چھُ آسان سُہ بیٚیہِ چِھ ہاسپِٹَل یِم پَرٛیویٹ تہِ چھِ کٲم کَران یا سَب سَب سینٛٹَر یِم ہیلتھٕکۍ چھِ تِم تہِ چھِ ایٚولیبُل تِم تہِ چھِ آسٲنی سان ایٚولیبُل آسان